ڈیٹ ہسا گٔے ییٚمہِ دۄہ بہٕ زامُت چھُس ڈیٹ آف بٔرٕتھ چھِ مےٚ یاد مگر ہُہ چھَمنہٕ پےَ کیٚنٛہہ یہِ ڈیٹ آف بٔرتھ یوٚس چھِ یہِ دۄہ امہِ دۄہ کیٛاہ کوٚر مےٚ کیٛاہ کوٚر مےٚ البتہٕ ییٖژہان چھِ پےَ کہِ امہِ دۄہ ہسا زایہِ امہِ دۄہ ہسا اوس ڈیٹ دَہ اوکتوٗبر کُنوُہ شیٚتھ دُنمتھ بیٚیہِ چھُ مےٚ گۄڑنیُک دۄہ یاد ییٚلہِ ہسا بہٕ سکوٗلس منٛز درٕج کَرہاس کَرہاس پتہٕ سکوٗلس منٛز درٕج کُنوُہ شیٚتھ ستنمتھس منٛز ہسا کوٚرہس بہٕ فٔسٹ اپریل سکوٗلُک دۄہ چھُ مےٚ گۄڈنیُک اَمہِ موٗجوٗب یاد اَسہِ ہسا مےٚ ہسا دِژٕکھ تتہِ تَمہِ دۄہ زبردس مِٹھٲے ہسا کھیٛاونوہس بہٕ تتہِ یِمو ماشٹرو کھونیٛاہوٗس بہٕ مِٹھٲے وِٹھٲے کُرسی ین پیٚٹھ ہسا تھاونٲیِکھ بیٚہنٲیتھ زبردست ویٚل کم ہسا اوس تتہِ کرنہٕ اَمہِ موٗجوٗب تہِ چھُ مےٚ یہِ ڈیٹ تہِ یاد بیٚاکھا اکھ ڈیٹ ہسا چھُ مےٚ یاد ییٚلہِ مےٚ خانٛدر کرییَکھ یہِ خانٛدر کرییَکھ مےٚ اَمہِ دۄہ ہسا اوس ژور پانٛژھ اگست ہسا اوس اَمہِ دۄہ ڈیٹ زٕ ساس باہ ہَس منٛز ہسا ییٚمہِ دۄہ مےٚ خانٛدر اوس یہِ خانٛدٕرُک ڈیٹ چھُنہٕ گژھان آل موسٹ مےٚ باسان تقریٖبن چھُ نہٕ یہِ کٲنٛسہِ مٔشِتھ گژھان تہٕ مےٚ کتہِ ہسا گژھِ یہِ مٔشِتھ ہے کُس مزٕ اوس امہِ خانٛدرٕکہٕ دۄہ کیٛاہ ونٕہو تۅہہِ یارٕ کٔژ ڈیٹ ہسا گٔیہِ گٔیہِ حظ ترٚےٚ ڈیٹ ژوٗرِم ڈیٹ حظ ونٕہو بہٕ تۅہہِ ژوٗرِم ڈیٹ بلکُل ژورم ڈیٹ ہسا چھُ مےٚ یاد ییٚمہِ دۄہ ہسا میٛٲنِس بُڈۍ ببَس ایٚکسی ڈنٛٹ گوٚو امہِ دۄہ ہسا اوس ڈیٹ زٕ ساس شُراہ زٕساس شُراہس منٛز ییٚلہِ ہسا ڈیٹ اوس امہِ دۄہ پنٛدہٲیم کیٛاہ سا اوس

جولایی اوس پنٛداہ جُلایی ہسا اوس زٕ ساس شُراہس منٛز یُس ہسا یہِ میٛون بُڈۍ بَب چھُ یہِ ہسا اوس گژھان سریٖنگر سِریٖنگرٕ ہسا اوس أمِس ترٛوومُت ایم اے روٗڈس پیٚٹھ أکۍ لیٚڈیٖز سۅ چھِ ٲسمٕژ ڈرٛایِو کران اَمہِ ساتہٕ مارؤتی کار أمۍ ہسا اوس أمِس ترٛوومُت ایٚکسی ڈنٛٹ تہٕ اچانٛکن آو اَسہِ فون أسۍ ہسا گٔیہِ گٔرِ سٲری ہینٛگ یہِ فون بوٗزِتھ تہٕ تُرنٛت درٛایہِ أسۍ سٲری تَمہِ ساتہٕ سِریٖنٔگر کُن تَمہِ ساتہٕ ہسا گوٚو اَسہِ زبردست فیٖل اَمہِ موٗجوٗب چھُ مےٚ یہِ ڈیٹ تہِ یاد تہٕ بیٛاکھا ڈیٹ چھُ اَسہِ یاد ریٖسنٛٹلی ہسا گوٚو اَسہِ اوٗترٕ ہسا اوس اَسہِ کِرکٹ فاینل ہسا اوس اَسہِ کشمیٖر پرٛیمر لیٖگٕس ہسا اوس اَسہِ فاینل تہٕ یہِ ہسا اوس اَسہِ سنٛڈے زٕتُووُہ ستمبر زٕساس تُرٛوٚوُہ یہِ فاینل ہسا زیٛوٗن اَسہِ یادگار فاینل ہسا اوس کشمیٖر پریمر لیٖگُک اَسہِ تہٕ اَمہِ موٗجوٗب ہسا چھُ مےٚ یہِ ڈیٹ تہِ یاد بلکُل حظ